کۄلگٲمِس منٛز چھُ واریاہ بٔڑ دۄہ مَناونہٕ یِوان تہٕ سارنٕے یِمن بَڑٮ۪ن دۄہَن منٛز چھِ لُکھ أکسٕے جایہِ سٔمِتھ شِرکَت کران تہٕ أکِس اکھ مُبارَک بٲدی دِوان اکھ بوٚڑ دۄہ چھُ سٲنِس صوٗفی تہٕ مذہبی بُزرٕگ سید سمنا رحمۃ اللہ علیہ سُنٛد عُرسہِ مُبارَک اَمہِ دۄہ چھِ سٲوے علاقو پٮ۪ٹھ لُکھ أہنٛدِس زِیارتَس پٮ۪ٹھ ییٚکجہ گٔژھَتھ شب کران مُسلمانن ہٕنٛدۍ ساروٕے کھۄتہٕ أہم تہٕ بابرکت وٲلۍ بٔڑ دۄہ چھِ لۄکٕٹۍ عیٖد تہٕ بٔڑ عیٖد تہٕ سٲرسی کٔشیٖر ہٕنٛدۍ پٲٹھۍ چھِ کۄلگامہِ تہِ یِم دۄہ بَڑِ جوشہٕ خروش سۭتۍ مَناونہٕ یِوان یِمن دۄہن چھِ لُکھ رِشتہٕ دارَن تہٕ ہمسایَن ہُنٛد گژھان تہٕ مُبارَک کران بَجہِ عیٖز دۄہ چھُ چاروٲے قربان یِوان کرنہٕ تہٕ بَڑٕ خلوٗق سان رِشتہٕ دارَن تہٕ ہمساین منٛز ماز بٲغراونہٕ یِوان بیٚیہِ چھُ نوروز نوروز یُس چھُ نوروز چھُ یِوان مَناونہٕ کٔشیٖر منٛز واریاہ واریاہ ؤرۍ یُک گۄڈٕنیُک دۄہ تہٕ اَمہِ دوہ چھُ پرٮ۪تھ گرَس منٛز صبُحن چایہ سۭتۍ میوٗٹھ کھیٚنہٕ میٚوٗٹھ کیٚنٛہہ چیٖز بَنان